سَلامُ علَیکُم سُویٖگی پٮ۪ٹھ کَریٚو مےٚ میٖڈِیَم چِکَن بلاسٹ پیٖزا آرڈَر اَکھ ویٹِنٛگ پیٖرِیَڈ اوس ترٛہ مِنَٹ ییٚلہِ ترٛہَن مِنٹَن بہٕ پرٛاڈیوٚس ترٛہ مِنَٹ بعد ووت مےٚ گیٹَس نیٚبرٕ کَنہِ آرڈَر ییٚلہِ مےٚ سُہ آرڈَر روٚٹ مےٚ کوٚر سُہ اَن بۅکُس تتہِ یِتھُے بہٕ وُچھان چھُس یِمو چھُ سُمال سایزٕڈ ویج پیٖزا سوٗزمُت اورٕ وۅنۍ چھُس بہٕ یِژھان یہِ پارسَل واپَس رِٹٲرٕن کَرُن تِکیٛازِ تۅہہِ چھُو مِسپلیس گوٚمُت اَیٹَم شایَد تۅہہِ چھُو رِٹ رانٛگ پرٛوڈَکٹ سوٗزمُت اِسی لِیے